سٲنِس ڈِسٹرکَس مَنٛز چھِ یِم ٹاونَس مَنٛز سکوٗل چھِ یِم گامَس مَنٛز سکوٗل چھِ یِمَن ٹاونکٮ۪ن تہٕ گامکٮ۪ن سکوٗلَن مَنٛز چھِ فرق واریَہَن طریقَن ہٕنٛز لَبنہٕ یِوان گۄڈنیٚتھ چھِ یِوان گۄڈنیٚتھ گوٚو اِنفراسٹرکچَر گامکٮ۪ن سکوٗلَن مَنٛز چھِ آسان اِنفراسٹرکچَرٕچ تھوڑا بہت کٔمی گراوُنڈٕچ چھِ آسان کٔمی ٹایلیٚٹٕچ فیسَلٹی چھِ آسان تھوڑا بہت کم بِلڈِنٛگ چھَنہٕ آسان تمہِ آیہِ بَنٲیِتھ کینٛہہ یِمَن تِژھ سٹرینٛگتھ آسہِ یا تیُتھ ہیٖٹِنٛگ پھیسَلٹیٖز آسَن وَندَس مَنٛز یا اے سی یِچ پھیسَلٹی آسہِ بَہارَس مَنٛز تہٕ تَتھ بَرعکس اگر ٹاونٕکۍ نِمو تَتھ چھِ آسان یِم یِم پھیسَلٹیٖز سارے ایویلیبٕل تہٕ اِنفراسٹرکچَرَس مَنٛز چھِ تِم برونٛٹھ آسان تِکیازِ ٹاونَس مَنٛز چھِ یوٗجؤلی ایکسیٚس آسان میٚٹیٖریَلَس تتہِ چھُ کَمپِٹِشَن زیادٕ آسان ٹاونَس مَنٛز یِمَن سکوٗلَن پانہٕ ؤنۍ تہٕ اگر أسۍ کٲشِر پٲٹھۍ وٕچھو یِم گورمیٚنٹٕکۍ سکوٗل چھِ گورمیٚنٹ سکوٗلَن مَنٛز چھَنہٕ تیٖژ ڈِفرَنٕس آسان کینٛہہ گورمیٚنٹ سکوٗلَن مَنٛز یہِ ٹاونَس مَنٛز آسہِ فیسَلٹی تی آسہِ آزٕ گامَس مَنٛز تہِ تکیازِ گورمیٚنٹ اِنِشِیٹِوَن مَنٛز چھِ لَگ بَگ لَگ بَگ گورمیٚنٹ یِم اِنِشِیٹِو چھِ تَتھ مَنٛز چھِ آز یِم گامَن مَنٛز سکوٗل چھِ تِمَن چھِ کَنٹِنیوسلی اِنسپیٚکشَن گَژھان کَنٹِنیوسلی چھُ یِوان وٕچھنہٕ اِنفراسٹرکچَر پھَنڈٕس چھِ واتان اصل پٲٹھۍ زیادٕ زیادٕ پھَنڈٕس چھِ ایویلیبٕل گَژھان تِم چھِ اِکؤلی ڈِسٹربیوٗٹ گَژھان أربَن ایریاہَن مَنٛز تہِ تِم چھِ گَژھن روٗرَل ایریاہَن مَنٛز تہِ گامَن مَنٛز تِتہٕ شَہرَن مَنٛز تہِ بیٚیہِ پرایویٹ سکوٗلَن سکوٗل کیٚو لِحاظو چھ تھوڑا بہت یِوان ڈِفرَنٕس لَبنہٕ ایٚکسپوجَر چھُ گامکیٚن بَچَن آسان کَم ایٚکسپوجَر مَطلَب گوٚو تِم چھِنہٕ تیوٗت پھرینٛک آسان کینٛہہ تِمَن چھِ آسان لینٛگویج مَنٛز تھوڑا بہت ڈِفرَنٕس لینٛگویج چھِ آسان اِنگلِش تِم ہیٚکان کم بوٗلِتھ اردوٗ ہیٚکان کم بوٗلِتھ باقٕے چھِ اِنٹیٚلِجنٹ اصل آسان گامَن مَنٛز تہِ شَہرَن مَنٛز تہِ شَہرَن مَنٛز چھُ ایٚکسپوجَر آسان زیادٕ ایٚکسپوجَر مَطلَب گوٚو تِم چھِ پھرینٛک آسان تِمَن چھِ لینٛگویج یِوان لینٛگویج یِوان ہیٚچھناونہٕ کَشمیٖر اِنٛگلِش اردوٗ ہِندی تہِ تِم چھِ آسان یِمَن معاملَن مَنٛز واریاہ برونٛٹھ تہٕ بیٚیہِ گوٚو پھیکَلٹی پھیکَلٹی لِحاظ تہِ چھَنہٕ تیٖژاہ ڈِفرنٕس آسان کینٛہہ گورمیٚنٹ سکوٗلَن مَنٛز تہٕ یِمَن ٹاونکٮ۪ن تہٕ یِم گامٕکۍ سکوٗل چھِ یِمَن مَنٛز چھَنہٕ پھیکَلٹی ڈِفرنٕس آسان کینٛہہ گورمیٚنٹٕکۍ حِساب اَلبَتہ یِم یِم پرایویٹ سکوٗل چھِ تِمَن مَنٛز چھِ ڈِفرَنٕس یِوان لَبنہٕ پھیکَلٹی چھِ آسان تھوڑا بہت زیادے پہم ایٚڈوانس لیولہِ ہٕنٛدۍ ایٚکسپیٖرنسٕڈ آسان یا ویٚل ٹرینٕڈ ویٚل ایٚجُکیٹِڈ آسان ٹاونَن مَنٛز رادَر دین گامَن مَنٛز تکیازِ ٹاونَن مَنٛز چھُ ٹاونَن مَنٛز چھُ کَمپِٹِشَن ٹاونَن مَنٛز چھُ پھیٖس آسان زیادٕ ٹاونَن مَنٛز چھُ یِوان کیاہ چھ اتھ وَنان آسان زیادٕ زیادٕ تَر یِم امیٖر چھِ امیٖر لُکھ آسان زیادٕ بَسان تَتہِ تَتہِ چھِ آسان پھاروٲڈ لُکِنٛگ یِم لٕکھ تِم چھِ بسان آسان کَلچَر حِساب چھِ تَتہِ واریاہ زیادٕ ایٚڈوانسمیٚنٹ تمہِ موٗجوٗب چھِ ہیٚوان سکوٗلَن مَنٛز تہِ پھیٖس زیادٕ تمہِ موٗجوٗب چھِ ہیٚکَان تِم ہایَر کٔرِتھ فیکَلٹی سۄ یۄس ویٚل ٹرینٕڈ ویٚل ایٚجُکیٹِڈ آسہِ یِژ یہِ ڈِفرَنٕس چھِ مےٚ باسان یِوان لَبنہٕ گامکٮ۪ن سکوٗلَن مَنٛز تہٕ شَہرکٮ۪ن سکوٗلَن مَنٛز